سلامُ علیکُم وعلیکُم سلام تُہۍ چھِو حظ ٹھیٖک آ صحت چھُو حظ ٹھیٖک آ ؤنِو حظ

ؤرکِنٛگ پٮ۪ٹھ حظ اَہَن حظ ٲش کٔرِتھ حظ کیٛازِ نہٕ حظ ییِو حظ ٲش کٔرِتھ أسۍ حظ کَرو تۄہہِ سورُے کیٚنٛہہ یتھ حظ أسۍ حظ یِمو تۄہہ سۭتۍ تہِ یا أسۍ حظ کَرو تۄہہِ واریاہ ہیلپ اِکیٛوٗپمٮ۪نٛٹ ہیلپ آسہِ یا بیٚیہِ کیٚنٛہہ ہیلپ حظ آسہِ تہٕ أسۍ حظ یِمو تۄہہِ ٲش کٔرِتھ سۭتۍ تُہۍ حظ ہیٚزیٚو نہٕ کہیٖنٛۍ تہِ پریشٲنی تہٕ أسۍ حظ روزو تۄہہِ سۭتۍ سۭتۍ چاہے کھٮ۪ن چٮ۪ن آسہِ یا بیٚیہِ کیٚنٛہہ آسہِ چاہے کیٚنٛہہ تہِ ہیلپچ ضروٗرتھ حظ آسہِ تہٕ أسۍ حظ کَرو ہیلپ ٲش کٔرِتھ حظ تُہۍ حظ ہیٚزیٚو نہٕ کہیٖنٛۍ تہِ پریشٲنی حظ تہٕ ییِو حظ ٲش کٔرِتھ او کے اسلامُ علیکُم